تۄہہِ چھُوا پَتہٕ مےٚ اَنیٛاو یہِ کَپ سٮ۪ٹ نا کۄلگامہِ یتنٕے ہاسپِٹَلَس نِش ژۄوُہَن شیٚتَن دیُت تٔمۍ تَتھ ٲسی سۄ کیٹٕل ویٹٕل سۭتۍ مےٚ باسٮ۪و یہِ چھُ واریاہ اَصٕل بیٚیہِ اوس تَتھ ڈِزایِن تہِ اَصٕل تہٕ مےٚ باسٮ۪و تہٕ مےٚ باسٮ۪و یہِ چھُ ٹھیٖک یہِ چھُ واریاہ اَصٕل یہِ چھُ شوٗبہٕ وُن وۅنۍ ییٚلہِ مےٚ سُہ گَرٕ اوٚن تہٕ اَسہِ آیہِ پٔژھۍ تہٕ مےٚ ترٛٲو تَتھ چاے تہٕ تِمو گٔے ترٛٮ۪ن کَپَن ہُو رُم سیٚودُے گٔیَکھ رُم تہٕ ہُو مےٚ کوٗتاہ فیران چھُ بہٕ چھَس دَپان خۄدایا تٔمۍ وٲج مےٚ مطلب سۄ گٔے تہٕ ییٖتیٛاہ پۅنٛسہٕ تہِ رٔٹِتھ سُہ گوٚو کپ سٮ۪ٹٕے کھوٚٹ مگر تٔمۍ کیٛاہ کوٚر مےٚ یہِ تٔمۍ دیُت مےٚ واریاہ غلط چیٖز یہِ چھُنہٕ ٹھیٖک کیٚنٛہہ مطلب تٔمۍ وُچھ کیٛاہ کوٚر مےٚ ٲسۍ تِم پۄنٛسہٕ سۄمبرٲومٕتۍ عیٖز خرٕچ ویٖز خرٕچ اورٕیورٕ تہٕ پَنٕنٮ۪ن تہٕ اوٚنمُت اوسُم تٔمۍ وُچھ کیٛاہ کوٚر مےٚ مطلب مےٚ چھُ وۅنۍ فیران بہٕ چھَس دپان خۄدایا بہٕ کیٛاہ کَرٕ وۅنۍ مےٚ چھُ أنٛدری تِمَن ژۄوُہَن شَتَن ہُنٛد فیران بہٕ چھَس دَپان وۅنۍ کیٛاہ ونہٕ بہٕ گَرِکٮ۪ن وۅنۍ کیٛاہ کَرٕ بہٕ تہٕ وۅنۍ گوٚو سُہ کَپ سٮ۪ٹٕے کھوٚٹ وۅنۍ کوٚرُس مےٚ فون مےٚ دوٚپُس تۄہہِ دِژاوٕ اَتھ گارنٹی بَھیا تُہۍ وَنیٛاوٕ یِتھٕ پٲٹھۍ یہِ چھُ واریاہ اَصل کپ سیٚٹ ہُو یہِ اَتھ چھِ وارنٹی یہِ ہُو دوٚپُن ہے بہٕ کیٛاہ کَرٕ وۅنۍ یہِ چھُے ژےٚ پانَس تام ژےٚ چھَتھ تٔژ چاے ترٛاومٕژ مےٚ دوٚپمَس نہٕ مےٚ ترٛٲو نہٕ اَتھ تٔژ چاے کپَس چھِ آلریڈی ترٛاوٕنی تٔژ چاے نَتہٕ شہراوِتھ تارا بہٕ پٔژھسن تَتھ چھِ تٔژٕے پٮ۪وان تارٕنۍ دوٚپُن ہے مےٚ چھَنہٕ پےَ کینٛہہ تہٕ تُجنَس تہٕ کٔرنَس بُلاکٕے وۅنۍ بہٕ چھَس دَپان وۅنۍ کیٛاہ کَرٕ بہٕ خۄدایا وۅنۍ اَگر بہٕ تور گژھٕ مےٚ لَگَن بیٛاکھ ہَتھ پٮ۪ٹھٕ سۅ چھَس وۅنۍ ہِشی کَتھا سُہ مانہِ مٕے نہٕ تَتہِ چھُنا یا گوٚژھ پتہٕ سُہ مانُن دَپُن گوٚژھ اوا تھاو ییٚتی بہٕ دِمٕے بدل گوٚبُر کیٚنٛہہ چھُنہٕ پرواے ہُو یہِ اِنسٲنِیَت ہایہِ ہے تورٕ تٔمۍ ہوو بدلٕے بُتھا مےٚ تورٕ وۅنۍ کیٛاہ کَرٕ بہٕ اَدٕ کیٛاہ